بہٕ وَنہو تۄہہِ وۄنۍ کیٚنٛہہ لیسنٕز یِم مےٚ پنٕنہِ زِنٛدگی منٛز ہِیٚچھ تہٕ تِمو کِتھٕ پٲٹھۍ کٔرٕس بہٕ مُتٲثر گۄڈٕنیُک لیسَن چھُ یہِ زِ اَپُز گژھِ نہٕ وَنُن زٕہٕنٛۍ تِکیٛازِ اَکھ اَپُز وَننہٕ خٲطرٕ چھِ اَکھ اَپُز چھُپاونہٕ خٲطرٕ چھِ ہَتھ اَپُز پٮ۪وان وَنٕنۍ تہٕ أمۍ چیٖزَن کٔرٕس بہٕ واریاہ زیادٕ مُتٲثِر اینٛڈ مےٚ آزمو تہِ یہِ پنٕنہِ لایفہِ منٛز کہِ پٔزۍ پٲٹھۍ کہِ اَکھ اَپُز چھُپاونہٕ خٲطرٕ چھِ پٮ۪وان ہَتھ اَپُز وَنٕنۍ دوٚیِم کَتھ یہِ کہِ اَسہِ پَزِ ہَنٛڈرڈ پٔرسَنٛٹ پرٛتھ کُنہِ کامہِ منٛز چاہے پَڑٲے آسہِ یا کیٚنٛہہ کٲم آسہِ پرٛتھ کُنہِ کامہِ منٛز پَزِ اَسہِ پَنُن ہَنٛڈرنٛڈ پٔرسَنٛٹ نِیُن تِکیٛازِ یُتھُے أسۍ پَنُن ہَنٛڈرنٛڈ پٔرسَنٛٹہٕ چھِ دِوان پَتہٕ چھُنہٕ اَسہِ یہِ گِلٹہٕ روزان کیٚنٛہہ کہِ اَسہِ کَریے نہٕ محنت اِوٕن اگر نے أسۍ محنت چھِ کَران تیٚلہِ چھِ اَسہِ گِلٹہٕ روزان کہِ مےٚ کٔرہے نہٕ محنت مےٚ گوٚو یِتھٕ پٲٹھۍ یِتھٕ پٲٹھۍ ایٚکزامپُل ایکزامَس منٛزٕے چھِنہٕ أسۍ محنت کَران کیٚنٛہہ ہَنٛڈرنٛڈ پٔرسَنٛٹ چھِنہٕ أسۍ دِوان کیٚنٛہہ تَمہِ کہِ وجہ سۭتۍ چھِ اَسہِ پَتہٕ واریاہ زیادٕ ڈِسٹٔربَنس گژھان مارکٕس تہِ چھِ کَم یِوان اِوٕن خۄدا رٔچھٕنۍ کانٛہہ چھِ فیل تہِ گژھان تہٕ اَوَے موٗجوٗب پَزِ اَسہِ پَنُن ہَنٛڈرڈ پٔرسَنٛٹ دیُن تَمہِ سۭتۍ چھُنہٕ پَتہٕ گلٹہٕ زٕہٕنٛۍ تہِ روزان تہٕ یِمو دۄیو چیٖزو کٔرٕس بہٕ واریاہ زیادٕ اِنَسپایر واریاہ زیادٕ اِنفٕلَنس چھُ یِمَن ہُنٛد میٛانہِ زِنٛدگی منٛز